آ مےٚ چھِ واریاہ یِژھٕ لَٹہِ ہیٚوتمُت کَرُن مَگَر مےٚ ہیٚوک نہٕ کٔرِتھ کیٚنٛہہ بہٕ ٲسٕس واریاہ لَٹہِ کوٚر تہٕ کوٚر کوٚر تہٕ کوٚر مےٚ مَگَر مےٚ گوٚو مےٚ آیہِ فالٹ مےٚ اوس نہٕ تَگان سَلیی چَلاوُن نِٹِنٛگ کَرنہٕ خٲطرٕ کیٚنٛہہ مَگَر ییٚلہِ کرٛشَر سٍتۍ ٲسٕس نِٹِنٛگ کَران مےٚ اوس اَصٕل گَژھان بہٕ ٲسٕس واریاہ کَران مَگَر واریاہ اَصٕل ٲس مےٚ نِٹِنٛگس گَژھان کروشیڈ ذٔریعہِ نہَ کہِ سَلیو سٍتۍ ٲسٕس نہٕ بہٕ ہیٚکل ہینٛڈَل کَران کِہیٖنٛۍ مےٚ ٲس نہٕ سَلیہِ تَگان چَلاوٕنی وارِیاہ اَصٕل اوس مےٚ شوق اوسُم بہٕ کَرٕہا یہِ بہٕ بَناوٕہا مَگَر ہَمیشہِ اوس مےٚ گَژھان پرٛابلِم سَلِیَن چَلاونَن منٛز مَگَر ہیٚوکُم نہٕ کٔرِتھ کیٚنٛہہ وارِیاہ کوٗشِش کٔر مےٚ اَتھ بارَس منٛز یہِ چھُ وارِیاہ اَکھ چیٖز تیُتھ اَصٕل حِصہٕ نِٹِنٛگ چیٖز اَمہِ سٍتۍ چھُ ہیٚکان اِنسان پَن پَنُن چیٖز پَنٕنہِ حِسابہٕ بَنٲوِتھ چھُ وارِیاہ اَصٕل چیٖز نِٹِنٛگ یہِ چھَس بہٕ وَنان بہٕ کَرٕ اِنشا اَللہ اِنشا اَللہ کَرٕ بہٕ اَتھ کیٚنٛہہ نَتہٕ کیٚنٛہہ اَتھ منٛز کوٗشِش چھَس بہٕ کَران اَمہِ پَتہٕ تہٕ بہٕ کَرٕ یہِ بہٕ کَرٕ یہِ یہِ چھَس بہٕ اَتھ چھَس بہٕ پتے بہٕ گٔژھٕس یہِ ہیٚچھٕنۍ ضروٗر ضروٗر تہٕ ضروٗر گٔژھٕس بہٕ یہِ ہیٚچھٕنۍ نِٹِنگ چھِ واریاہ اَصٕل چیٖز ییٚمہِ سٍتۍ مےٚ دِلُک سکوٗن چھُ مَطلَب بہٕ چھَس اِنسان

چھَس یژھان بہٕ گٔژھٕس نِٹِنٛگٕے یٲژ کَرٕنۍ کیٛازِ مےٚ چھُ پَسَنٛد دیٖدہ چیٖز یہِ مےٚ چھُ یہِ خۄش گَژھان نِٹِنٛگ کَرٕنۍ نِٹِنٛگ چھِ وارِیاہ چیٖز اَصٕل یِتھ منٛز